ییٚلہِ بہٕ کرکٹ میچ چھُس وٕچھان میون دِل چھُ گژھان واریاہ خۄش اور ییٚلہٕ بہٕ قۄدرٔتی نظارٕ چھُس وٕچھان تٔمہِ ساتہٕ تہِ چھُ میون دِل واریاہ خۄش گژھان اور بہٕ چھُس واریاہ خۄش گژھان